جاب مارکیٚٹَس منٛز چھِ یِوان اَکھ چھِ یِوان ای کامٲرٕس چھِ یِوان یا چھِ یِوان ٲں ڈِجِٹَل مارکیٚٹِنٛگ چھِ یِوان ٲں تہٕ ہندوستانَس منٛز یِم ایٚولیبٕل چھِ یِم چھِ زیادٕ تَر یِمے ای کامٲرٕس تہٕ بیٚیہِ ڈِجٹَل مارکیٚٹِنٛگ اَتھ منٛز چھِ اَپَرچُنِٹیٖز یہِ یِم فرٛیٚشَر گرٛیجویٹٕس چھِ آسان تِم چھِ ہیٚکان آرام سان پَنُن ٲں روزگار یِمَن ٲں جا ما جاب مارکیٚٹَس منٛز کَمٲیِتھ چَلینٛج چھِ یہِ زِ وُنہِ تہِ پرٛیٚتھ کُنہِ جایہِ چھَنہٕ یِم فیسَلٹی ایٚولیبٕل کِہیٖنۍ وُنہِ تہِ چھِ واریاہ ایریا تِم یِمَن منٛز کٔمی چھِ یِمَن اَمہِ مارکیٚٹٕچ کٔمی چھِ یِم پَتھ کھوٗرِ گام چھِ پَتھ کھورِ علاقہٕ چھِ تِمَن منٛز تِمن چھِنہٕ وُںہِ یِوان ٲں یِمَن جابَن مُتعلِق ٲں چھِنہٕ تِمَن وُنہِ علِم کِہیٖنۍ تِمَن چھَنہٕ وُنہِ پَیٚیی یہِ دٔلیٖل کیٛاہ چھِ یِہٲے چھِ اَکھ بوٚڑ بارٕ چَلینٛج